سٲنِس گامس منٛز چھِ پمبژالن مشہوٗر یَۄس زن زرٕل ٹۄپیہِ تہِ لگان چھِ تَمہِ سۭتۍ چھِ ہٮ۪کان زرٕل ٹوپھ یقدم ٹھیٖک گٔژھتھ تَمیُک زر چھُ ہٮ۪کان ہٮ۪کان ؤسِتھ جلد تہٕ جلد چھِ ہٮ۪کان اِنسان اِنسانس آرام مِلِتھ تہٕ سٲنِس گامس منٛز چھِ یِہٲے وارِیاہ زیادٕ مشہوٗر کُنہِ تہِ کٮ۪مہِ سٕنٛدۍ ژۄپیہِ خٲطرٕ یا بدل کیٚنٛہہ اگر ٹۄپھ وۄپھ آسہِ اِنسانس تَمہِ خٲطرٕ چھُ ییٚتہِ پمبژالن مشہوٗر